بہٕ حظ ٲسٕس پَران تہٕ مےٚ پیوٚو اَکھ مطلب اَسہِ اوس اَکھ اَسہِ اوس اَکھ پرٛوجَکٹ کَرُن تہٕ اَسہِ گوٚو کیٛاہ چھِ اَتھ وَنان اَسہِ گٔے کٲم اَسہِ اوس پرٛوجَکٹ کَرُن تہٕ یہِ اوس اَسہِ واریاہ زیادٕ اَہَم اَگر نہٕ أسۍ یہِ پرٛوجَکٹ کَرہو أسۍ ٲسۍ گرُپَس منٛز ژور اَگر نہٕ أسۍ یہِ کَمپٕلیٖٹ کَرہو اَسہِ گژھِ ہا پرٛابلِم اَسہِ کیٛاہ چھِ اَتھ وَنان أسۍ ہٮ۪کہو نہٕ تیٚلہِ پاس نیٖرِتھ کِہیٖنۍ کیٛازکہِ اَگر أسۍ سَبجَکٕس آرام سان پاس کَرو مگر یہِ پرٛوجَکٹ اوس اَسہِ ضٔروٗری کَرُن تہٕ اَتھ یِہَن پَتہٕ واریاہ مطلب ہایَر ہایَر اٮ۪تھارٹیٖز بٔڑۍ بٔڑۍ مُلٲزِم یِہَن اَتھ وٕچھنہِ اَگر تِمَن یہِ پَسَنٛد کھسہِ ہا تیٚلہِ کَرٕہَن تِم یہِ پاس یہِ ٲس اَکھ واریاہ زیادٕ پریشٲنی ہُنٛد مَسلہٕ بہٕ ٲسٕس واریاہ زیادٕ پریشان بہٕ ٲس دَپان وَنے کَرٕ بہٕ تہٕ بہٕ کیٛاہ کَرٕ کیٛازِکہِ گرُپَس منٛز ٲسۍ أسۍ پانہٕ ؤنۍ ڈِسکَس کَران یَتھ کَرو یِتھ کَنۍ ہُتھ کَنۍ کَرو مگر اَتھ اوس نہٕ کانٛہہ نَتٲیجَہ نیران کِہیٖنۍ نہٕ کیٛازکہِ یہِ اوس اَتھ منٛز اوس نہٕ اَسہِ کٲنٛسی ہِنٛز مَدتٕچ ضوٚرَتھ نِنۍ اَتھ منٛز اوس اَسہِ پانہٕ کَرُن یہِ تہٕ وَنہِ کیٛاہ چھِ اَتھ وَنان یِم ٲسۍ اَسہِ کَرٕنۍ لَگ بَگ پَنٛژاہ شال ٲسۍ یِم یِمنٕے ٲس اَسہِ رَنٛگ بَستہٕ سورٕے پانَے کَرُن تہٕ یِمَن منٛز ٲس آرِ کٲم کَرٕنۍ مگر یِمَن اوس اَسہِ سورٕے پانَے کَرُن یہِ ٲس واریاہ پریشٲنی ہِنٛز کیفِیت کیٛازکہِ اَگر یِم اَکھ اوس اَتھ یُس اَسہِ مٔٹیٖرِیَل اوس نَہ اَنُن یہِ اوس سورٕے پانَے اَنُن بیٚیہِ پَتہٕ یہِ رَنٛگ بَستہٕ تہِ اوس پانَے اَنُن بیٚیہِ دٮ۪ماغ تہِ اوس پانَے لَڑاوُن کِتھ کَنۍ کیٛاہ کَروٚس پِرٛنٛٹ وغیرہ سُہ تہِ اوسُس پانَے ترٛاوناوُن وۄنۍ ٲسۍ أسۍ زیادہ پریشان کیٛازکہِ أسۍ ٲسۍ دَپان اَسہِ گٔژھ نہٕ یِم پونٛسہٕ تہِ ضایع گژھٕنۍ کیٛازکہِ اَگر یہِ رِجٮ۪کٹ گوٚو اَسہِ مِلنہِ تیٚلہِ یہِ مطلب اَسہِ مِلہِ ہا اَمہِ سۭتۍ پَتہٕ فٔردَر بوٚڑ بار پرٛوجَکٹ یَتھ منٛز أسۍ زیٖنِتھ ہٮ۪کو مگر یَتھ منٛز اوس نہٕ اَسہِ زینُن وینُن کِہیٖنۍ یہِ گوژھ یہِ پاس گژھُن وونۍ چھِ یہِ گرُپ پَنُن پَنُن گرُپ چھُ ہَر کانٛہہ گرُپ چھُ پَنٕنۍ پَنٕنۍ اَڑٮ۪ن چھِ قٲلیٖنَن ہُنٛد اَڑٮ۪ن چھُ تِلُک سٲری چھِ کَران پَنٕنۍ پَنٕنۍ محنت تہٕ پَتہٕ کیٛاہ گوٚو ایٹ لاسٹ ایٹ لاسٹ گوٚو یی کہِ یہِ ہیوٚک نہٕ مطلب پوٗرٕ کٔرِتھ کِہیٖنۍ نہِ گۄڈٕنٮ۪تھ سِٹاٹِنٛگ پَتہٕ گوٚو یہِ مگر پوٗرٕ پٲٹھۍ کَمپٕلیٖٹ تہِ اَسہِ کوٚر یہِ پاس